مےٚ حظ چھُ پرُس تُہنٛدِ تہٕ دُکان پٮ۪ٹھ فون اوٚنمُت ریڈ می نایِن ییٚمہِ فونٕچ بیٹری چھِ بیٹری پِک اپ چھُ واریاہ اصل بہٕ چھُس صُبحہٕ پٮ۪ٹھ شامن تام آسان آن لاین کلاسِز دِوان پننہِ فونہٕ پٮ۪ٹھے اور پیٹری چھنہٕ دونکھٕ دِوان کینٛہہ بیٚیہِ ییٚمِکۍ کیمرا بٔتھِم کیمرا تہٕ پٔتِم کیمرا چھ واریاہ اصل تِمن چھِ پِکسلٕز واریاہ ٹھیٖک یُس آ پٔتِم کیمرا چھُ تمیُک زوٗم چھُ دٔہ گنہٕ گژھان ییٚمہِ سۭتۍ بہٕ اصل فوٹو چھُس ہٮ۪کان تُلِتھ سٹوریج تہِ چھِ یتھ واریاہ بہتریٖن ژُہٲٹھ جی بی اسہِ چھِ فونس منٛز واریاہ نوٹٕز کِتابہٕ ڈاوُن لوڈ کٔرتھ اور مےٚ چھنہٕ کٔہیٖنۍ تہِ پرابلم یِوان ییٚلہِ بہٕ ڈاوُن لوڈ چھُس کران یتھ چھُ نٮ۪ٹ سپیٖڈ تہِ روزان واریاہ اصل اور باقٕے ییٚمہِ یتھ منٛز فیٖچٲرٕس چھِ تِم تہِ چھِ ٹھیٖک گیمنٛگ خٲطرٕ تہِ چھِ یہِ فون واریاہ اصل گے گیم چھنہٕ گژھان زانٛہہ تہِ لیگ سۄ چھ چلن اصل پٲٹھۍ سموٗدلی چھِ چلان گیم بیٚیہِ حظ چھُ یہِ یتھ چھنہٕ یہِ چھُنہٕ فون تتان کیٚنٛہہ یِتھ پٲٹھۍ باقٕے فون چھِ تتان یتھ حظ چھُ بیٚیہِ فیٖچٲرٕز لوکنٛگ پیٹٲرٕن یا فیس لوک چھِ یا آ فنگر پرنٹ یُس فیٖچر چھِ یتھ آ لوک خٲطرٕ سُہ چھِ واریاہ اصل یہِ زِ تمہِ سۭتۍ چھنہٕ ہٮ۪کان آ شُر یہِ فون تُلِتھ کینٛہہ یتھ فونس چھُ بیٚیہِ بیٛاکھ اکھ فیٖچر فاینٛڈ ڈوایس ییٚلہِ سُہ آن چھِ تھاوان مےٚ حظ رایاو امہِ برٛونٛٹھ یہِ فون مگر مےٚ اوس یتھ آن تھٲیِتھ تمہِ ذٔریعہٕ ہیوٚک مےٚ یہِ فون لٔبِتھ یہِ حظ چھُ واریاہ بہتریٖن فون